اِنڈیا ہَس منٛز چھُ اَکھ مشہوٗر فوڈ یَتھ أسۍ وَنان چھِ چھولہ پوٗری تہٕ یُس ڈیلی لایفہِ منٛز اِستعمال چھِ گَژھان تہٕ بیٚیہِ چھِ کیٚنٛہہ تِتھۍ چیٖز پانی پوٗری چھِ یِوان ہِندُستانَس منٛز ڈیلی ڈے ٹُو ڈے لایفہِ منٛز ہرکانٛہہ اِنسان کھیٚوان چھِ